یُس اَسہِ یہِ ہینٛڈ پَمپ چھُ مےٚ ہسا یہِ واریاہ پھِرِ اِستعمال کوٚرمُت اَتھ ہَسا چھُ پیٚوان اَسہِ گۄڈٕ یِم سُہ راڈ چھِ آسان تَتھ چھِ پیٚوان ہٮ۪نٛڈلہِ سۭتۍ ہیٚور بوٚن ہیٚور بوٚن کَرُن یُس اَس یہِ پَتہٕ ہیٚور بوٚن ہیٚور بوٚن چھُ کَران اَتھ ٲسۍ چھِ ہوڑٕ پریشَر بَنان ییٚلہِ یہِ پریشَر چھِ بَنان یہِ چھِ تمہِ پَتہٕ آب کالان مےٚ ہَسا چھِ یہِ وارہو ٹایمُک واریاہو یہِ ٹایمُک پَتہٕ یوٗز کوٚرمُت واریاہَن کَالس یوٗز کوٚرمُت یُس ہَسا یہِ ہیم ہینٛڈ پَمپ چھُ اَتھ ہَسا چھِ سُہ مَزٕ یِوان اِستعمال کَرنَس کیٛازِکہِ یُس یہِ ہینٛڈ پَمپ چھُ اَتھ یوت یہِ اَتھ سۭتۍ ہیٚور بۄن کَرو پَمپ دِمو پیڈل تیوٗت ہَساے چھِ یہِ آب دِوان اگر آستہ کَرٕون تیٚلہِ دی کمَے کَمَے آب اگر ہَسا واریاہَس کالَس دِمو ہیٚنٛڈ پَمپ دِمو دِمو دِمو اَتھ ہَسا نیرِ واریاہ زیادٕ آب یُس یہِ آب چھُ یُس اَتھ یہِ وَ بہارَس منٛز نہ چھِ چھِنہٕ خۄشِک گژھان کِہیٖنۍ یہِ کٔمۍ چھُ نَو تۄہہِ ووٚنمُت البتہ منٛزٕ چھِ کانٛہہ سُہ جایہِ آسان ییٚتہِ بالکُل خۄشک چھِ آسان البتہ ییٚلہِ زیادٕ طوٗفان گرمی چھِ آسان ییٚلہِ کۄلہٕ وۄل خۄشک آسان گژھان تیٚلہِ تمہِ ساتہٕ ہَسا چھِ یہِ یُس یہِ ہینٛڈ پَمپ چھُ یہِ نَسا چھِنہٕ کٲم کَران کِہیٖنۍ یہِ ہَسا چھُ آسان سورُے خۄش گوٚمُت البتہ اگر کوٗ کروٗل اوسُس بوٚڑ پَمم یَتھ بییہِ ہینٛڈ پَمپ لاگان چھِ تَتھ ٲسۍ آسان واریاہَس ٹایمَس وَندٕ وہرات آب وَندَس منٛز چھِس کورٕ لگان تمہِ ساتہٕ گَژھ ہا تھوڑا مُشکِلات البتہ اُوَرآل چھِ یُس یہِ ہینٛڈ پَمپ یہِ اَتھ آسہِ سُہ واریاہ فٲیدٕ منٛد یُس ہسا یہِ ہینٛڈ پَمپ چھُ یہِ ہَسا چھُ بَڑٕ سَہل استعمال کَرُن یُس ہسا یہِ ہینٛڈ پَمپ چھُ اَتھ یُتھے أسۍ ہینٛڈلہِ چھِ ہیٚور بوٚن ہیٚور بوٚن کَران یُس ہَسا یہِ پَتہٕ آبَس چھِ پریشَر بَناوان اَنٛدٕرۍ یُس اَتھ سِسٹَم چھُ آسان أنٛدرۍ لٲگِتھ یہِ چھِ اَیَر دِوان تورٕ بٕتھ پَتہٕ ہَس یہِ کھالہٕ پریشرٕ سان آب یی ہَسا وَنہٕ بہٕ یُس یہِ ہینٛڈ پَمپ چھُ یہِ ہسا چھنہٕ گژھان خۄشَک یِمَن گرمِیَن منٛز کینٛہہ موسمہ یہِ بہار یَتھ بہارَس منٛز چھِنہٕ گژھان خۄشک کِہیٖنۍ تہٕ البتہ ییٚلہِ زیادٕ گرم آسہِ تیٚلہِ چھِ گژھان خۄشک